کٔشیٖرِ منٛز چھُنہٕ یوٗجؤلی زیادٕ یِم سِنٛگِنٛگ پرٛوگرام زیادٕ گَژھان کیٚنٛہہ خال کُنہِ کُنہِ ساتہٕ چھِ گَژھان ییٚلہِ کانٛہہ گورمٮ۪نٛٹ ییٚلہِ گورمٮ۪نٛٹ چھُ کَران آرگنایِز کانٛہہ اِوٮ۪نٛٹ تہٕ تَمہِ وِزِ چھِ پَتہٕ یِمَن یِم سِنٛگَر چھِ تِمَن چھِ یِوان اِنوِٹ اِنوِٹیشَن دِنہٕ تہٕ تِم چھِ یِوان پَتہٕ تَتہِ پٔرفارٕم کَران ڈَل گیٹ بُلواڈ کِنۍ اگر أسۍ وٕچھو اٮ۪س کے آی سی سی چھُ تَتہِ ییٚلہِ کانٛہہ اِوٮ۪نٛٹ چھُ آسان مین کانٛہہ خاص اِوٮ۪نٛٹ تَمہِ وِزِ چھِ یِوان تور سِنٛگَر تہٕ تِم چھِ تَتہِ پَنٕنۍ پٔرفارمٮ۪نٕس دِوان یا زَبروَن پارَک چھےٚ ڈل گیٹ کِنۍ یِوان بُلواڈ کِنۍ تَتہِ چھِ یِمو آسان واریاہ واریاہ کَلچٕرَل اِوٮ۪نٛٹٕس آرگنایِز کٔرۍمِژ گورمٮ۪نٛٹَن تہٕ تور چھِ یِوان واریاہ سِنٛگَر کٲشُر سِنٛگَر تہِ آوُٹ سایڈ سِنٛگَر تہِ نیٚبرِم سِنٛگَر تہِ یِوان تَتہِ چھُ یِوان تِم تہٕ جوٗرِنٛگ ٹوٗرِسٹ سیٖزَن پیٖک سیٖزَن ییٚلہِ آسان چھُ تہٕ تَمہِ وِزِ چھِ تَتہِ اٮ۪گزِبِشَن وغیرہ لَگان تہٕ تَتہِ چھِ تِم ٹوٗرِسٹ تہِ واریاہ زیادٕ اٮ۪نجاے کَران تَتہِ چھِ آسان واریاہ زیادٕ پرٛوگرام تَمہِ وِزِ اٮ۪وٮ۪لیبٕل یِتھَے پٲٹھی چھُ نُمٲیش یَتھ وَنو لال چوک کَشمیٖر ہاٹ تَتہِ تہِ ییٚلہِ اٮ۪گزِبِشَن وغیرہ یہِ چھِ آسان پرٛوگرام کوٚرمُت تِمو آرگَنایِز تَتہِ چھِ یِوان اِنوایِٹ کَرنہٕ واریاہَن ڈِفرنٛٹ ڈِفرنٛٹ سِنٛگرَن تہٕ تِم چھِ تَتہِ یِتھَے کٔنی پٔرفارم کَران پَنٛنہِ پنٛنہِ لینٛگویج منٛز چاہے کٲشُر آسہِ کانٛہہ آسہِ نیٚبرِم تہِ ییٚتِکۍ یوٗجؤلی چھِ ییٚتہِ کی پٔرفارم کَران تہٕ تَتہِ تہِ چھِ واریاہ زیادٕ ٹوٗرِسٹ یِوان تَمہِ وِزِ تہِ تِم تہِ چھِ تَتہِ زیادٕ واریاہ زیادٕ اٮ۪نجاے چھِ تِم تہِ کَران تَتہِ یِتھَے پٲٹھی یا کُنہِ ساتہٕ کَشمیٖر یونیورسٹی چھُ کَنووکیشَن کَمپٕلٮ۪کٕس چھُ تَتہِ اَکھ بِلڈِنٛگ بٔڑ تَتہِ تہِ چھِ کُنہِ ساتہٕ آسان کانٛہہ پرٛوگرام وَغیرہ آرگنایز تِمو کوٚرمُت تور تہِ چھِ یِوان ڈِفرنٛٹ سِنٛگَر تِم تہِ چھِ تَتہِ پٔرفارم کَران